ہیلو اسلام علیکُم وعلیکُم اسلام تُہۍ چھُو حظ ییٚتہِ کہِ ہوٹَل لینٛڈمارٕک پٮ۪ٹھ اَسہِ حظ ٲسۍ تِم ٹوٗرِسٹ ییٚتہِ اَسہِ اَسہِ اَسہِ بہٕ اَتہِ چھِ فیسَلٹی واریاہ زیادٕ اَصٕل اَسہِ بوٗزۍ تہنٛدۍ أمۍ ہوٹلٕکۍ واریاہ تٲریٖف اَسہِ بُز واریاہ تٲریٖف یِم ہوٹلٕکۍ اس لیے أسۍ ٲسۍ اَسہِ چھِ أسۍ چھِ یِہَے کٲمٕے کَران أسۍ چھِ گایڈِنٛگ کَران تہٕ اَسہِ چھِ یِہوے پیشَن تہٕ کیٛاہ چھِ وَنان اَتھ اَسہِ دوٚپ أسۍ اَنو وۄنۍ آز کَرو أسۍ ٹرٛاے تُہٕنٛدِس ہوٹلَس منٛز تہِ اَسہِ ٲسۍ ٹوٗرِسٹ تہٕ اَسہِ دوٚپ أسۍ واتناوہوکھ یِم حظ اوٗرۍ تۄہہِ چھوا اَتہِ ایویلیبٕل کینٛہہ روٗم اَسہِ چھِ لگ بگ پانٛژھ ٲٹھ کَمرٕ

اَچھا اَتہِ اَتہِ کۄس کۄس اَتہِ کۄس کۄس فیسَلٹی چھُ یِمَن خٲطرٕ اچھا ٹھیٖک یہِ کھٮ۪ن چٮ۪ن وٮ۪ن چٮ۪ن سورُے اَتی نا آ شُکریہ باقٕے فیسَلٹیٖز واشروٗم وغیرہ چلو ٹھیٖک گوٚو واریاہ زیادٕ اَصٕل تہٕ اَسہِ حظ شامَن یُن وۄنۍ ٲس مےٚ تۄہہِ سۭتۍ پٔرسٕنَل کَتھ اَکھ کَرٕنۍ تہٕ تُہۍ ؤنۍ تو مےٚ یہِ اَسہِ کیٛاہ دِیِو تُہۍ اَتھ منٛز یۄس مطلب بہٕ آسو تۄہہِ کَنٹِنیوٗ یِم دِوَان روٗمٕز تہٕ اوس اَتھ منٛز ؤنِتھ تُہۍ ؤنۍ تو مےٚ اَتھ منٛز کۄس کیٚمِشَن دِیِو تُہۍ مےٚ پانٛژھ پٔرسَنٛٹ چھِنا تھوڑا مہ چھِ کَم گژھان تۄہہِ چھُوا پایی أسۍ آلریڈی نِوَان ٲسۍ باقٕے یِم ٹیوٗرِسٹ یُتھ أسۍ باقٕے ٲسۍ نِوَان تَتہِ اوس اَسہِ تَتہِ اوس اَسہِ لگ بگ فِفٹی پٔرسَنٛٹ مِلَن یہِ کَمِشَن وُہ پٔرسَنٛٹ چھُ تھوڑا کَم گژھان تھوڑا کٔر بیٚیہِ کینٛہہ مےٚ چھِ کَنٹِنیوٗ یِم مےٚ چھُنہٕ یہِ مےٚ چھِ جابٕے یہوے گایڈِنٛگ کَرَان پانہٕ مےٚ چھِ جابٕے اس لیے مےٚ چھُ تۄہہِ مطلب فاراَیوَر خٲطرٕ چھُسو تۄہہِ بہٕ کَسٹمَر رِگُلَر کَسٹمَر مٲنۍ تو تُہۍ چھُسو تۄہہِ بہٕ ہٮ۪کو تۄہہِ کَنٹِنیوٗ

چلو گوٚو ٹھیٖک تہٕ گوٚو واریاہ زیادٕ اَصٕل آ نہ حظ بوٗز مےٚ بوٗز اَتہِ چھِ واریاہ زیادٕ فیسَلٹی اَصٕل أسۍ ٲسۍ گۄڈنٮ۪تھ ترٛاوان باقیَن ہوٹلَن تہِ یِم ٹیوٗرِسٹ چھِ اَسہِ واریاہَن جگہَن گژھان مطلب اَسہِ چھُ یِہوے کٲمٕے یِہٕے اَسہِ کٔرۍ واریاہ زیاد ٹرٛاے اَسہِ بوٗز وۄنۍ اَتیُک تہِ واریاہ زیادٕ اَصٕل بیٚیہِ اوس یِمَن ہُنٛد مطلب یِم اَسہِ آز یِم ٹیوٗرِسٹ چھِ یِہُنٛد وَنَن تہِ اوس کہِ أسۍ گژھو آز تور یِمو تہِ چھُکھ تُہٕنٛدِ اَتیُک بوٗزمُت واریاہ زیادٕ اَصٕل چلو ٹھیٖک چلو شُکریہ شُکریہ